ییٚلہِ کوٚوِڈ بیٚمٲرۍ آیہِ تَمہِ سۭتۍ ووت اسہِ واریاہ نۄقصان ٹیٛوٗرِزٕم آو نہٕ کیٚنٛہہ کانٛہہ اوس گُڑۍ چَلاوان اوس رۄپیہ دَہ زینان سُہ اوس پَنُن روزگار پکناوان تِتھٔے پٲٹھۍ کانٛہہ اوس ہوٹَل چلاوان سُہ اوس رۄپیہ دَہ زینان سُہ اوس پَنُن روزگار چلاوان تِتھٔے پٲٹھۍ کانٛہہ اوس شالہٕ پھیٖرۍ کران سُہ اوس پَننہِ رۄپیہ دَہ زینان سُہ اوس تِتھٔے پٲٹھۍ پَنن روزگار پکناوان کانٛہہ اوس یہِ کَران اوس بیگ اوس تُلان ٹیٛوٗرِزمَن تہٕ اَدٕ کَران اوس مزورۍ دۄہ کھیٚوان دِوان اوس پَننِس عَیالَس تہٕ پَکناوان اوس پَنُن روزگار تہٕ تَمہِ سۭتۍ آو اسہِ واریاہ کوٚوِڈ بیٚمارِ سۭتۍ آیاو اسہِ واریاہ تہِ نۄقصان وۄنۍ چھِ أسۍ خۄش وۄنۍ وۄنۍ چھِ بیٚیہ ٹیٛوٗرِزٕم یوان وۄنۍ چھِ أسۍ بیٚیہِ زینان تتیٚن رۄپیہ دَہ اَدٕ أڑۍ چھِ شالہ پھیٖرۍ کران تم تہِ چھِ زینان اصٕل پٲٹھۍ پَنُن عیال چھِ پکناوان أڑۍ چھِ ہوٹَل پَکناو زینان تِم تہِ چھِ پَنُن عیال پکناوان أڑۍ چھِ شالہ پھیٖرۍ کران تِم تہِ چھِ پَنُن عیال پکناوان وُنٛکیٚس چھِ أسۍ بیٚیہِ زینان رۄپیہِ دَہ وُنٛکیٚس چھِ أسۍ بیٚیہِ خرچاوان اصٕل پٲٹھۍ وُنٛکیٚس چھُ اسہِ ٹیٛوٗرِزٕم یوان اصٕل پٲٹھۍ أسۍ چھِ وُنٛکیٚن خۄش